آ بہٕ ہٮ۪کہٕ دُنہیٖکٮ۪ن پانٛژَن مُلکَن ہُنٛد ناو ؤنِتھ گۄڈٕنیُکُے یُس ملک چھُ سُہ گوٚو پٲکِستان یُس دوٚیِم ملک چھُ سُہ گوٚو عرَب یُس ترٛیٚیِم ملک چھِ سُہ گوٚو روٗس ژوٗرِم ملک گوٚو اَمریکہ پٲنٛژِم ملک گوٚو برطانیہ